أسۍ چھِ باناوان چاے گَرَس منٛز کِتھ کَنہِ چھِ بناوان بہٕ وَنَو تۄہہِ سورٕے گۄڈٕنٮ۪تھٕے چھِ أسۍ صُبحٲے وۄتھان أسۍ چھِ چٮ۪وان نُنہٕ چاے نُنٛنہٕ چاے کِتھ کٔنۍ چھےٚ بنان نُنٛنہٕ چاے منٛز کیٛا اِنٛگریٖڈینٹس چھِ آسان تہٕ یہِ نُنٛنہٕ چاے کِتھ کَنہِ چھےٚ بنان تہٕ بہٕ وَنَو تۄہہِ اَتھ رِلیٹِڈ آز سورٕے تہٕ یۄس نُنٛہٕ چاے چھےٚ یہِ چھےٚ بنان گۄڈٕنٮ۪تھٕے اَتھ چھِ وَنان أسۍ کیٛاہ چھِ اَتھ وَنان یہِ گۄڈٕنٮ۪تھٕے گژھِ آسُن آب آبَس منٛز چھےٚ تراوٕنۍ نُنٛہٕ چاے أسۍ چھِ تَتھ یا تَتھ چھِ وَنان پِنٛک ٹی تہِ نُنٛنہٕ چاے چھِ وَنان پِنٛک ٹی تہِ تہٕ یہِ کِتھ کٔنۍ چھےٚ بنان اَتھ رِلیٹِڈ وَنَو بہٕ تۄہہِ سورٕے گۄڈٕنٮ۪تھٕے گژھِ آسُن کیٛاہ چھِ اَتھ وَنان آب آبَس منٛز تراوَو چاے ٹھیٖک چھا تہٕ یُتھٕے وۄنۍ چاے تراوَو آبَس منٛز اَمہِ پَتہٕ چھےٚ کَرٕنۍ کٲم چاے نُنٛنہٕ چاے تراو آبَس منٛز پَتہٕ چھِ اَتھ گرکہٕ اَنٛنہِ کیٛاہ چھِ اَنٛنہِ گرکہٕ کَڑُن چھُ تَتھ چھِ وَنان چاے رَسہٕ کَڑٕنۍ کیٛاہ چھِس وَنان چاے رَسہٕ کَڑٕنۍ تِتھٕے کٔنۍ چھِ کَڑٕنۍ اَتھ چھِ گرکہٕ اَنٛنہِ یہِ چھِ رَسہٕ کَڑٕنۍ کیٛاہ چھِ کَڑٕنۍ رَسہٕ تہٕ یُتھٕے اَتھ گرکہٕ گرکہٕ یِن مَنٛزٕ چھِ اَتھ آب تراوُن آب تراوُن تہٕ اَنٛنۍ گرکہٕ کیٛاہ چھَس اَنٛنۍ گرکہٕ تمہِ پتہٕ گٔے کٲم یُتھٕے اَتھ وۄنۍ گرکہٕ أنۍ آب ترووُس فُلہِ پیوٗنت ترووُس بیٚیہِ یَتھ وَنان چھِ سوڈا تہِ فُل سۄ ترٲو اَتھ تہٕ چھےٚ یہِ پَتہٕ چاے مطلب گرکہٕ ناوٕنۍ گرکہٕ ناوٕنۍ گرکہٕ ناوٕنۍ امہِ پَتہٕ چھےٚ امہِ منٛزٕ کَڑٕنۍ وٕچھُن اَتھ ٹیوٚٹھ یہِ ما چھےٚ ٹیٕٹھ یہِ ما چھےٚ ٹیٕٹھ اگر یہِ ٹیٕٹھ آسہِ تیٚلہِ چھےٚ یہِ کیٛاہ چھِ اَتھ وَنان کرٕناوُن مطلب بیٚیہِ آب قطرٕ تراوُن تاکہِ یہِ بَنہِ نیوٹرل یہِ گَژھِ نہٕ ٹیٕٹھ بَنٛنٕۍ کیٚنہہ اَمہِ پَتہٕ چھےٚ کَرٕنۍ کٲم اَمہِ پَتہٕ چھِ اَتھ گرکہٕ ییٚلہِ اَتھ لَگَن ٹیٕٹھ تہِ آسہِ نہٕ کِہیٖنۍ نہٕ کیٛازِ کہِ آب واب تراوٕ ہوس تاکہِ ٹیٕٹھ گٔژھ نہٕ یہِ گَژھٕنۍ کیٚنہہ أڑ کَڑَو پتہٕ نٮ۪بَر أڑ تھاوَو اَتٮ۪ن أڑ ہٮ۪کَو پَتہٕ خٲطرٕ تہِ تھٲوِتھ تہٕ پَتہٕ چھُ اَتھ دۄد تراوُن یُتھٕے اَتھ دۄد چھِ تراوان یُتھٕے وۄنۍ دۄد تروو اَمہِ پَتہٕ چھُ اَتھ تراوُن نوٗن

تہٕ اَمۍ پَتہٕ تروو اَتھ نوٗن گۄڈٕ ترووُس دۄد دۄدٕ پَتہٕ ترووُس نوٗن پَتہٕ یوٗتاہ ژےٚ نوٗن چھُ تیوٗتا تراوُن یوٗتاہ تُہۍ مطلب تراوان چھُو مزاج یوٗتاہ تۄہہِ پَژان چھُو تیوٗتاہ نوٗن چھُ اَتھ تراوُن ٹھیٖک چھا تہٕ چھےٚ یہِ کٲم امہِ پَتہٕ یہِ کرٕنۍ کِمپٕلیٹ تہٕ اَمۍ پَتہٕ چھےٚ گَژھن کٲم اَتھ چھےٚ گرکہٕ یِوان یُتھٕے اَتھ گرکہٕ یِن یہِ چھےٚ پَتہٕ تُلٕنۍ اَمۍ پٮ۪ٹھٕ گرکھ آیہِ اَتھ یہِ چھےٚ پَتہٕ کَرٕنۍ کٲم یُتھٕے اَتھ گرکھ ویکھ ییہِ تَمۍ پَتہٕ چھِ کَرٕنۍ کٲم یہِ چھِ پَتہٕ فِرٕنۍ اِگلہِ منٛز تہٕ پَتہٕ چھےٚ یہِ سٔرٕو کَرٕنۍ پَژھیٚن پانَس یا پٔژھۍ آسَن یا پانَس آسہِ چیٚنۍ تہٕ اِتھٕے کٔنۍ چھِ أسۍ نُنٛنہٕ چاے چٮ۪وان بناوان اَمہِ پَتہٕ چھےٚ بیاکھ اَکھ چاے آسان یَتھ چھِ أسۍ وَنان لِپٹَن چاے کیٛاہ چھِس وَنان لِپٹَن چاے پَتہٕ یہِ لِپٹَن چاے کِتھ کٔنۍ چھےٚ بناوٕنۍ گۄڈٕنٮ۪تھ چھِ اگر فار ایٚکزامپُل اسہِ أکِس نَفَرَس آسہِ لِپٹَن چاے بناوٕنۍ یہِ کِتھ کٔنۍ بناوَو اَتھ رِلیٹِڈ وَنَو بہٕ تۄہہِ یہِ کِتھ کٔنۍ چھےٚ بناوٕنۍ اگر اسہِ أکِس نَفَرَس آسہِ بناوٕنۍ یہِ کِتھ کٔنۍ چھےٚ بناوٕنۍ اَتھ رِلیٹڈ وَنَو بہٕ تۄہہِ سورٕے کِتھ کٔنۍ کیٛاہ چھُ کَرُن ٹھیٖک چھا گۄڈٕنٮ۪تھٕے کَرٕنۍ چھےٚ کٲم اَنُن چھُ پٔتۍلہٕ اوٚن نا پٔتۍلہٕ پٔتۍلَس منٛز کٔر کٲم پٔتۍلَس منٛز تروو اَکھ پیا اوٚڑ پیالہٕ آب کیٛاہ تروو اوٚڑ پیالہٕ آب بیٚیہِ ترٲو لِپٹَن چاے تھوڑا سا چایہِ پٔتی یۄس چھِ سۄ ترٲوٕس تھوڑا سا تروو اَمۍ پَتہٕ چھےٚ کَرٕنۍ کٲم یُتھٕے اسہِ یہِ چاے وٲے ترٲو اَتھ منٛز تہٕ یہِ کیٛاہ گَژھِ وۄنۍ یہِ گَژھِ پَنٛنٕۍ چاے وٲے ترٲو اسہِ اَتھ منٛز تَمہِ پَتہٕ چھِ یہِ تھوڑا گرٮ۪کھ اَتھ اَنٛنۍ گرٮ۪کھ أنۍ نا اَتھ تراوُن چھُ اَتھ دۄد یوٗتاہ تۄہہِ تراوُن آسیٚو تیوٗتاہ ترٲیِزیٚو چھُنہٕ ضُروٗری یوٗ تۄہہِ چھُ تراوُن ہُہ تۄہہِ چھُ تراوُن یوٗتاہ تۄہہِ تراوُن آسیٚو تیوٗتاہ دۄد ترٲیِزٮ۪و تُہۍ تَتھ چھُنہٕ ہاکہٕ باد کِہیٖنۍ نہٕ کوٗتاہ کیٛاہ تہٕ مگر میانہِ حسابہٕ ترٲوزیٚو تُہۍ اَکھ کَپ اَتھ دۄد ٹھیٖک چھا پَتہٕ دِیہِ ہُس گرٮ۪کھ ترٲیِوُس کھنٛڈٕ فوٚل تھوڑا بہت گرٮ۪کھ دِنۍ والٕنۍ پَتہٕ پَتھر تہٕ یِتھ کٔنۍ چھِ أسۍ بناوان لِپٹَن چاے تہٕ پھِر پتہٕ مگر یُس اَتھ منٛز چاے چھِ آسان چایہِ پٔتی سۄ چھِ کَرٕنۍ مطلب سۄ گٔژھِ نٮ۪بَر نیرٕنۍ تَمہِ خٲطرٕ چھِ آسان چھٲنۍ چھانہِ سۭتۍ چھےٚ سۄ نٮ۪بَر کَڑٕنۍ کیٛازِ کہِ واریاہَن لُکَن چھِنہٕ سۄ چاییہِ پٔتی آسان پسنٛد کیٚنہہ تَمہِ موٗجوٗب چھےٚ سۄ کَڑٕنۍ نٮ۪بَر تہٕ تَمۍ پَتہٕ چھےٚ کَرٕنۍ کٲم چاے چھےٚ پھِرٕنۍ پَتہٕ یِمَن منٛز کیٛاہ چھِ اَتھ وَنان یِمَن منٛز پیا پیالَس منٛز پھِرٕنۍ پتہٕ چاے تہٕ دِنۍ پَتہٕ سٔرٕو کَرٕنۍ پَژھٮ۪ن